ہینڈ پَمپ چھُ اَصٕل اکھ چیٖز ییٚمہِ سۭتۍ اَسہِ آب چھُ واریاہن چیٖزَن واتناوان یۄس یہِ چھےٚ اَسہِ دِوان آب اَتھ چھِ پیوان گۄڈنیتھ ہیٚنڈلہِ تھپھ کَرٕنۍ تَمہِ پَتہٕ چھُ پیوان یہِ ہٮ۪وٚر بۄن أمۍ سٕنز ہینڈَل کَرٕنۍ تہٕ تَمہِ پَتہٕ چھُ یہِ اَمہِ سۭتۍ آب نیران اَمہِ ہینڈ پَمپُک آب کَتھ کَتھ چھُ اَسہِ لَگان اَمیُک آب چھُ اَسہِ لَگان اکھ چھِ أسۍ کران اَمہِ سۭتۍ پَلو چھِ ہٮ۪کان چھٔلِتھ بانہٕ ہٮ۪کان چھٔلِتھ أسۍ چھِ ہٮ۪کان اَمیُک آب وارِ ترٲوِتھ باغَس سَگ کٔرِتھ اَمہِ سۭتۍ تَمام چیٖزَن چھُ اَسہِ لَگان ہینڈ پَمپُک آب ضوٚرتھ تَمہِ پَتہٕ چھِ أسۍ کران کٲم تَمہِ پَتہٕ ہسا چھِ أسۍ کران تَمہِ پَتہٕ ہسا چھِ أسۍ کران اَمیُک آب پایپہِ سۭتۍ ہٮ۪کَو أسۍ واتنٲوِتھ یہِ اَمیُک آب وارٮ۪ن منٛز باغن نٛز چھِ ہٮ۪کان أسۍ یہِ امیُک آب ترٲوِتھ مےٚ چھِ واریاہ زیادٕ اٮ۪کٕسپِرینَس اَمِچ ہٮینڈپِمپٕچ تِکیازِ اَسہِ اوس واریاہَس ٹایم ہینڈ پَمپ ٲسۍ أسۍ واریاہَس ٹایمَس ہینڈ پَمپ چَلاوان تہٕ تَمہِ پَتہٕ ٲسۍ أسۍ تَمہِ ہینڈ پَمپ سۭتۍ بانہٕ چھَلان پَلو چھَلان باتھروٗمَس آب واتناوان وارٮ۪ن آب واتناوان باغَس آب واتناوان تہٕ یہِ چھُ مَگر ییٚلہِ سَمَر چھُ واتان ییٚلہِ ہسا گرمی چھِ واتان گرمی منٛز چھُ یہِ گژھان تھوڑا خۄشُک تِکیازِ اَمیُک آب چھُ گژھان خۄشُک تہٕ پَتہٕ چھُنہٕ یہِ آب دِوان زیادٕ کِہیٖنۍ نہٕ مَگر وِنٹرَس منٛز ییٚمہِ ساتَن وِنٹر چھُ آسان سَرٕد موسَم چھُ آسان چلان تَمہِ ساتہٕ چھُ اَسہِ یہِ آب دِوان تہٕ أسۍ چھِ تَمہِ ساتَن واریاہ زیادٕ چھُ یہِ فٲیدٕ اَسہِ یِوان مَگر اَمہِ آبہٕ سۭتۍ ہسا چھِ أسۍ واریاہ وریاہ چیٖز یِمَے أسۍ چھِ تِمن آب لَگان واریاہَن چھِ أسۍ لَگان آب أسۍ چھِ اَمیُک آب بانہٕ چھَلنَس لاگان أسۍ چھِ اَمیُک آب لاگان پَلو چھَلنَس لاگان میٹِنگ چھِ أسۍ چھلان اَمہِ آبہٕ سۭتۍ واریاہ زیادٕ کٲم چھِ ہٮ۪وان أسۍ اَتھ ہینڈ پَمپَس پٮ۪ٹھ یہِ چھُ واریاہ زیادٕ فٲیدٕ مَند ہینڈ پَمپ گژھِ اَسہِ ہَر کُنہِ جایہِ ہٮ۪کَو أسۍ لٲگِتھ یہِ ہینڈ پَمپ یہِ ہٮ۪کو أسۍ وَتہِ پٮ۪ٹھ لٲگِتھ یہِ ہٮ۪کَو أسۍ کُنہِ تہِ جایہِ لٲگِتھ اَسہِ چھِ اَمہِ خٲطرٕ خٲلی سِپیس أڈ رَژھ ژھانڈٕنۍ تہٕ یہِ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ دِوان یہِ ہینڈ پَمپ ہینڈ پَمپ سۭتۍ چھِ أسۍ ضرِف صرِف آبٕے یوتَن اَمہِ سۭتۍ چھِ أسۍ ہینڈ پَمپ سۭتۍ سۭتۍ چھِ أسۍ آب کھالان یُس اَسہ واریاہ زیادٕ فٲیدٕ چھُ دِوان تہٕ تَمہِ پَتہٕ چھِ أسۍ یہِ ہینڈ پَمپ سۭتۍ چھِ گژھان مَگر اکھ چیٖز چھُ اَتھ نۄقصان تہِ یہِ چھُ ہینڈ پَمپ چھُ دِوان سَمرَس منٛز چھُ یہِ خۄشٕکۍ گژھان تَمہِ ساتہٕ تَمہِ دۄہ چھُنہٕ یہِ آب واب دِوان کِہیٖنۍ تہِ تَمہِ دۄہ چھِ یِوان واریاہ سَختی اَمہِ ہینڈ پَمپ سۭتۍ یہِ ہینڈ پَمپ چھُنہٕ زیادٕ دِوان آب خٲلی وِنٹرَس سَرٕد موسمَس منٛز یوتَنہِ